السلامُ علیکُم وَرحمتہ اللہِ وَبَرَکاتہوٗ ییٚمہِ ساتہٕ تہِ کانٛہہ ٹوٗرِسٹ کُنہِ تہِ پٕلیس پٮ۪ٹھ گژھان چھِ یا یِوان چھِ جیسے کہِ نِشاط شالمور چھِ گُلمَرگ چھِ ہٲروَن چھِ پہلگام چھِ بابا ریٖشی چھِ ڈَل لیک چھُ یِم تہِ تِم پٕلیس چھِ اگر أسۍ گۄڈٕنٮ۪تھ وٕچھو ٹوٗرِسٹَن ہُنٛد یا یِم تہِ نٮ۪برِم لوٗکھ یور یِوان چھِ کٔشیٖرِ منٛز تِم چھِ اَمۍ موٗجوٗب یِوان تاکہِ تِم ہٮ۪کَن تاکہِ تِم ہٮ۪کَن اَمیُک لُطُف تُلِتھ تِم ہٮ۪کَن مَزٕ تُلِتھ اگر أسۍ کَتھ کَرو نِشاط شالمٲرٕچ گۄڈٕنٮ۪تھ یُس تہِ تور یِوان چھِ سُہ چھِ گۄڈٕنٮ۪تھ اگر أسۍ وٕچھو تازٕ ہوا یا یُس تہِ تَمیُک ماحول چھِ آسان سُہ چھِ سُہ اَصٕل پٲٹھۍ اٮ۪نجاے کران مَزٕ تُلان تَتھ گۄڈٕنٮ۪تھٕے ییٚلہِ أسۍ وٕچھان چھِ ہر کانٛہہ چیٖز یُس تہِ ضروٗرَتھ أکِس اِنسانَس چھِ آسان أکِس ٹوٗرِسٹَس یا اَسہِ کٲنٛسہِ تہِ ضٔروٗرَتھ چھِ آسان سُہ چھِ اَسہِ تَتہِ بنان جیسے کہِ أسۍ ہٮ۪کو روٗم تَتہِ ہٮ۪تھ روٗم رٔٹِتھ ہوٹَل رٔٹِتھ بیٚیہِ کَم پرٛایسہِ منٛز کَم پرٛایسہِ منٛز ہٮ۪کو أسۍ رٔٹِتھ جیسے کہ غذا چھِ ضٔروٗرَتھ آسان یا واریاہ چیٖز چھِ تِم یِمو سۭتۍ أسۍ اٮ۪نجاے چھِ ہٮ۪کان کٔرِتھ جیسے کہِ اگر تُہۍ تٔتی أسۍ ڈَل لیک وٕچھو ییٚتہِ أسۍ بوٹ رایڈِنٛگ چھِ ہٮ۪کان کٔرِتھ بیٚیہِ کَم پرٛایسَس منٛز ییٚتہِ أسۍ پَنُن پان یا أسۍ ہٮ۪کو ؤنِتھ سٲلِم کانٛہہ اِنسان چھِ ہٮ۪کان اٮ۪نجاے کٔرِتھ بیٚیہِ ییٚلہِ تہِ أسۍ کٲنسہِ ٹوٗرِسٹَس سۭتۍ کَتھ باتھ چھِ کران تَمۍ سۭتۍ چھِ اَسہِ یہِ واریاہ واریاہ زیادٕ یۄس سٲنۍ نالیج چھِ آسان سۄ چھِ واریاہ زیادٕ بَڑان گوٚو ییٚمہِ ساتہٕ تہِ کانٛہہ ٹوٗرِسٹ یور یِوان چھِ تہٕ سُہ ٹوٗرِسٹ اکھ چھِ سُہ مَزٕ تُلان لُطف اَنداز گژھان بیٚیہِ کَم ریٹہِ منٛز پَنُن کھٮ۪ن چٮ۪ن پَلو پوٚشاک سٲلِم کیٚنہہ چیٖز چھِ سُہ ہٮ۪کان ییٚتہِ فراہم کٔرِتھ بیٚیہِ ییٚمہِ ساتہٕ تِم چھِ اَسہِ سۭتۍ اِنٛٹرٛیکٹ کران تَمۍ اِنٛٹَرٛیکشَن سۭتۍ چھِ تِمَن یہِ فٲیِدٕ یِوان أسۍ چھِ تِمَن سۭتۍ ہٮ۪کان کَتھ کٔرِتھ تِم چھِ ہٮ۪کان اَسہِ سۭتۍ کَتھ کٔرِتھ گوٚو ییٚمہِ ساتہٕ تہِ أسۍ تِمَن سۭتۍ یِمَن سۭتۍ أسۍ کَتھ چھِ کران تَمۍ ساتہٕ چھِ أسۍ تِمَن ہٮ۪کان کیٚنہہ وَتہٕ ہٲوِتھ وَتہٕ ہٲوِتھ ییٚمہِ ساتہٕ تِمہٕ پَنُن پان پَنُن پان کہِ تِم چھِ ہٮ۪کان کُنہِ تہِ جایہِ وٲتِتھ ییٚمہِ ساتہٕ تِمہٕ وَتہٕ یِمَن جایَن تِمَن گَژھُن چھِ آسان تِم چھِ واتان تور تِم چھِ واتان تور تَمہِ ساتہٕ چھِ أسۍ تِمَن مَدت کران تِمَن چھِ سانہِ سۭتۍ تِمَن چھِ سانہِ سۭتۍ یا ییٚمہِ ساتہٕ تِم گُلمَرگ چھِ گژھان تِم چھِ ہٮ۪کان تَتہِ شیٖنَس لُطف اَنداز تُلِتھ تِم چھِ ہٮ۪کان سِکیٹ رایڈنٛگ کٔرِتھ تِم چھِ ہٮ۪کان شِنہٕ سَوار چٮ۪تھ یِمَن أسۍ وَنان چھِ یا گُرۍ سَوٲر چھِ ہٮ۪کان تِم چٮ۪تھ تَمۍ سۭتۍ چھِ اَسہِ فٲیِدٕ یِوان یا ییٚمہِ ساتہٕ تِمَن کُنہِ جایہِ گَژھُن چھِ آسان کانٛہہ کٲشُر چھِنہٕ ہٮ۪کان یہِ تِہٕنٛز زبان بوٗزِتھ کِہیٖنۍ تَمہِ ساتہٕ چھِ أسۍ تِمَن مَدت کران ہر کُنہِ جایہِ واتنَس منٛز یا ییٚمہِ ساتہٕ أسۍ گُلمَرگٕچ کَتھ چھِ کران أسۍ چھِ تَتہِ ہٮ۪کان یا ٹُوٗرِسٹ چھِ تَتہِ ہٮ۪کان گَنڈولا سَوٲرۍ چٮ۪تھ ییٚمہِ ساتہٕ تِم واریاہ لُطف اَنداز چھِ تِم چھِ مَزٕ واریاہ تُلان گَنٛڈولاہَس ییٚمہِ ساتہٕ تورٕ یِتھ چھِ أسۍ تِمَن سۭتۍ بیٚیہِ اِنٹرٛیکٹ گژھان بیٚیہِ کَتھ باتھ کران تَمۍ کَتھ کَرنہٕ سۭتۍ چھِ تِمَن یہِ فٲیِدٕ یِوان تِم چھِ ہٮ۪کان ہَر کُنہِ جَگہُک ہَر کُنہِ چیٖزُک لُطف تُلِتھ مَزٕ تُلِتھ تہٕ ییٚمہِ ساتہٕ تہِ أسۍ یا ٹوٗرِسٹ کانٛہہ تہِ کُنہِ تہِ جایہِ چھِ گژھان ہر کانٛہہ چھِ گژھان لُطف اَنداز مَزٕ تُلنہٕ خٲطرٕ یا یُس فرٛٮ۪ش ہوا صاف ہوا چھِ آسان اِنسان چھِ ہر ہمیشہِ ژھانٛڈان کیٚنہہ صاف ہوا گژھِ آسُن ییٚمہِ سۭتۍ اَکھ اِنسان اَصٕل سٔروایِو چھِ ہٮ۪کان کٔرِتھ بیٚیہِ ییٚمہِ ساتہٕ تہِ أسۍ وٕچھان چھِ چاہے گُلمَرگ وٕچھو بابا ریٖشی وٕچھو یا نِشاط شالیمور وٕچھو ڈَل لیک وٕچھو تِمَن جایَن ییٚمہِ ساتہٕ تہِ اَسہِ کھیوٚن آسہِ کیٚنہہ چیوٚن آسہِ کیٚنہہ یا گَرٕ خٲطرٕ کیٚنہہ چھِ آسان تِمَن نیُن یا پانَس خٲطرٕ پَلَو پوٚشاک چھِ آسان ضٔروٗرَتھ أسۍ چھِ ہٮ۪کان تِمَن اَصۭلۍ پٲٹھۍ تِم چھِ ہٮ۪کان یا أسۍ چھِ ہٮ۪کان اَصۭلۍ پٲٹھۍ کَم پونٛسَس منٛز اگر کَم پونٛسَس منٛز ہٮ۪کان بَتہٕ تہِ کھٮ۪تھ سیُن تہِ پرٛٮ۪تھ کانٛہہ چیٖز چاے چٮ۪تھ پَلَو پوٚشاک أنِتھ بیٚیہِ اگر أسۍ کَتھ کَرو بابا ریٖشی ہٕنٛز تِم چھِ ہٮ۪کان کہِ تِم چھِ تور گٔژھِتھ یا آستانَن پٮ۪ٹھ گژھان پَنُن مَزٕ تُلان اَصٕل پٲٹھۍ یا کانٛہہ تہِ کٲشُر یُس چھُ آسان سُہ چھُ واریاہ اَصٕلۍ پٲٹھۍ تِمَن سۭتۍ پیش یِوان بیٚیہِ یُس آب بیٚیہِ یُس آب یُس نٮ۪برٕ تِمَن پونٛسَن چھِ بنان سُہ چھِ أسۍ ییٚتہِ تِمَن فِرٛیٖیَس منٛز فراہَم کران یا اگر أسۍ وٕچھان چھِ ہوٹَل روٗمٕز یِم چھِ آسان یا وٕچھو أسۍ کھیوٚن چیوٚن یا وٕچھو أسۍ یِم کَش یُس کٲشُر ٹرٛے ٹرٛٮ۪نٛڈ چھُ جیسے کہ کَہوٕ چھُ نُن چاے چھِ یِم چیٖز چھِ تِمَن فِرٛی یِوان دِنہٕ یِمو چیٖزَو سۭتۍ چھِ تِمَن یہِ فٲیِدٕ یِوان تِم چھِ ہٮ۪کان کٲشُر یُس ٹرٛٮ۪نٛڈ چھِ آسان تِم چھِ ہٮ۪کان سُہ فالو کٔرِتھ یا ہٮ۪کو ؤنِتھ فٮ۪رَن چھِ أسۍ تِمَن فِرٛیٖیَس منٛز دِوان یا واریاہ چیٖز چھِ تِمہٕ سون کَلچَر یُس چھِ کَشمیٖرُک فٮ۪رَن چھِ کانٛگٕر چھِ نُن چاے چھِ یِم چیٖز یِم نہٕ تِمَو زٕہٕنۍ چھِ زٲنۍمٕتۍ آسان تِم چھِ ہٮ۪کان تِم چیٖز تِمَن چیٖزَن ہُند مَزٕ تُلِتھ تِمو چیٖزَو سۭتۍ چھِ تِمَن تہِ اٮ۪کٕسپِرَنٕس یۄس تِہٕنٛز نالیج چھِ آسان یُس تِہُنٛد علم چھِ آسان سُہ تہِ چھِ تِمَن اَصٕل گژھان آ یۄس تِہٕنٛز بیٚیہِ مایِنٛڈ سٮ۪ٹ یُس چھِ آسان سُہ چھِ تِمَن چینٛج گژھان یور وٲتِتھ یا أسۍ وَنو ییٚلہِ أسۍ تِمَن سۭتۍ کَتھ چھِ کران تِہُنٛد یا سون یُس نالیج چھِ آسان سُہ چھِ واریاہ بَڑان